آ یوٚتَتھ تام ٹرٛولُک سوال چھُ اگرَے مےٚ موقعہٕ مِلیو لایفہِ منٛز انشاء اللہ تہٕ مےٚ چھُ واریاہ زیادٕ شوق کہِ بہٕ گژھٕ سعودی عربیہِ یُس زَنہٕ اَسہِ سیکرڈ رِلیٖجَس پٕلیس چھِ مُسلِمَن ہِنٛدۍ خٲطرٕ مکہ شریٖف تہٕ بیٚیہِ مدیٖنہ مےٚ چھُ شوق پَنٛنہِ لایِفہِ منٛز اَکہِ لَٹہِ گژھٕ بہٕ طور چاہے عُمرہ کرٕہا یا حج کرٕہا تہٕ مگر سٮ۪ٹھاہ شوق چھُ مےٚ پَنٛنہِ جایہِ کہ نہ اَکہِ لَٹہِ چھُ سُہ خانَے کعب وٕچھُن بیٚیہِ طور گَژھُن تَتہِ تِم چیٖز وٕچھِنۍ یِم واریاہ زیادٕ اِمپاٹنٛٹ چھِ أکِس مُسلمان سٕنٛدۍ خٲطرٕ سُہ چھُ مےٚ واریاہ زیادٕ شوق اور گژھُن خانَے کعبہٕ تَتہِ زِیارَت کَرٕنۍ خانَے کعبٕچ تہٕ اِنشاء اللہ اگرَے یَژھُن اوس رۄبہٕ سُنٛد تہٕ اَکھ نِمو گَرِکۍ تہِ تہٕ بیٚیہِ اگرَے قٕسمَتَس اوس تہٕ تہِ تیٚلہِ واتو اِنشاء اللہ توٚتام خانے کعب سعودی عربیہِ چھُ مےٚ شوق